اَسلامُ علیکُم یہِ چھِ نہ حظ سٮ۪وَن سیٖز رٮ۪سٹورنٛٹ مےٚ حظ اوس یہِ آڈَر کَرُن فرٛایڈ رایِس مگر اَتھ حظ گژھِ آسُن مصالہٕ کَم بیٚیہِ حظ گژھِ آسُن کۄکُر وَکُر اَصۭل پٲٹھۍ تٔلِتھ مےٚ اوس اَسہِ حظ چھِ پَگاہ فنٛگشَن اَکھ مےٚ اوس وۄنۍ فرٛایڈ رایسی نیُن تہٕ مےٚ حظ اوسوُ تۄہہِ آڈَر دیُن مےٚ واتیٛاہ تَتھ ڈیٹَس پٮ۪ٹھ بہٕ حظ تھَومو تۄہہِ آڈَر دِتھ بیٚیہِ تھاومو اٮ۪ڈرٮ۪س دِتھ تہٕ بیٚیہِ کوتاہ اٮ۪ماوُںٛٹ واتہِ تَتھ تھَومو اوٚڑ دِتھ مےٚ حظ چھِ تمہِ دۄہ یہِ ضوٚرَتھ